اہن حظ آ مےٚ چھِ دیٚماغَس منٛز حظ یِوان یِم زَن بٔڑۍ بٔڑۍ اِنَسچوٗٹ چھِنہٕ آز آی آی آی ٹی ایس چھِ آی آی ایس سی یا آی آے ایم ایس ایم اٮیس چھُ یہِ چھُ واریاہ اواڈایبٕل چھُ یہِ ساروِیَن خٲطرٕ چھُ یہِ واریاہ اَصٕل حظ بہٕ چھَس سونٛچان اگر یہِ میٛٲنِس دٮ۪ماغَس منٛز چھُ یہ زِ یُس زَن آز کَمپِٹِشَن چھُ لَگان سٹوٗڈَنٹَن پانہٕ ؤنۍ حظ تِمَن چھُ واریاہ زیادٕ پریشَر حظ پٮ۪وان دٮ۪ماغَس پٮ۪ٹھ تم چھِ سونٛچان حظ تِمَن چھُ پَرنَس چھُ تِمَن بَجہِ بَجہِ کِتاب لَگان حظ پَرنہٕ خٲطرٕ تِمَن چھُ رَقم تَتھ لَگان واریاہ زیادٕ حظ أڑۍ چھِ آسان بِچٲرۍ غریٖب تہٕ آسان غُربات آسان گَرکۍ کَنڈِشَن چھُنہٕ ٹھیٖک آسان کینٛہہ تمہِ پَتہٕ تہ حظ چھِ تم آی آی ٹی سی آی آی ٹی ایٚسَس یا آی آی ایس ایس سی یَس منٛز حظ چھِ تم کوچِنٛگ کَران پَران چھِ بَڑیٚن بَڑیٚن اِنسچوٗٹَن منٛز حظ اہن حظ بہٕ چھَس دَپان اَگر یہِ فری یِیہے نہٕ حظ کَرنہٕ مفت یِیہے کَرنہٕ تیٚلہِ حظ ہٮ۪کن سٲری یِم زَن سٲنۍ یوٗتھ چھِ یِم زَن یِم سٲنۍ بَچہِ چھِ بِچٲرۍ غریٖب آسان تم تہِ حظ ہٮ۪کہَن اَصٕل پٲٹھۍ حظ ہٮ۪کہَن تم یہِ کٔرِتھ حظ ہٮ۪کہَن ایٖزِیٖلی ہٮ۪کہَن تم پٔرِتھ حظ بہٕ چھَس دَپان سٲنِس فیٖلڈٕ یُس زَن بانٛڈی پوٗر چھُ ییٚتہِ تہِ گوٚژھ یہِ بٔڑۍ بار اِنَسچوٗٹ حظ گٔژھۍ یِن تہٕ أتی ہیٚکہَن یِم سٲری بَچہِ حظ یِم یِمَن یُس شوق چھِ یِمَن یہِ یہِ چھِ شوق أسۍ گَژھِ بَنٕنۍ آے ایم ایس ایس آفِسَر گژھِ یا آی اے ایٚس سی آفِسَر گَژھِ بَنٕنۍ یہِ تٕمَن خٲطرٕ تہ حظ گوٚژھ یہِ فری یُن کَرنہٕ نَتہٕ اگر فیٖس آسیٚکھ پیٚوان یورٕ بَرُن حظ تِمَن گوٚژھ پَتہٕ یہِ سورُے سُکالَرشِپَس منٛز حظ گوٚژھ پَتہٕ یہِ تِمَن سورُے حظ واپَس دیُن أتی حظ گٔیے اَصٕل اَمہِ پٮ۪ٹھ چھُنہٕ پریٮشَر پیٚوان سٹوٗڈَنٹَن پٮ۪ٹھ حظ کِہیٖنۍ پرٛٮٚشَر چھُ تِمَن اَمی سۭتۍ پیٚوان تِمَن چھُ فیٖس حظ لَچھ لَچھ زٕ زٕ لَچھ چھُ تِمَن فیٖس حظ پیٚوان بَرُن امہِ سۭتۍ چھِ تِمَن واریاہ دَباو حظ پیٚوان وۄنۍ چھ میٲنۍ اَپیٖل زِ تم گٔژھۍ یِنۍ فِری آف کوسٹ حظ گٔژھۍ تم یِنۍ بَناونہٕ شُرٮ۪ن خٲطرٕ حظ أتی ہٮ۪کہن سٲری پٔرِتھ حظ پَنٕنۍ پڑٲے برونٛہہ کُن تھٲیِتھ حظ